اَسہِ حظ اوس اوٛنمُت پروڈکٹہٕ کیاہ وَنو بہٕ تۄہہِ تہٕ پِھین پِھین اوس پِھین چھُ مےٚ صحیح آرام دِوان اوٚتام اوس آسان گَرم گَژھان گَرا اوس نہٕ پِھین وین کِہیٖنۍ ٲسۍ پَھٹان گَرمہٕ سۭتۍ وۄنۍ یَنہٕ پٮ۪ٹھ لوٛگ تَنہٕ پٮ۪ٹھ کوٚر واریاہ آرام چھِ گَرمَس منٛز تہٕ کٲم کَران نِندرِ پَہر ہیکان کٔرِتھ آرام سان پھِینہٕ سۭتۍ آو صحیح آرام مطلب کُنہِ وِزِ چھِ یوان پٔژھۍ واریاہ أکِس کُٹھس منٛز چھِ آسان واریاہ اوٚتام أسۍ پیوان دارِ دروازٕ یَلہٕ تھاوٕنۍ أسۍ کیمۍ اَژان مٔہۍ اَژان مَچھِ اَژان وۄنۍ یَنہٕ پٮ۪ٹھٕ یہِ پھِین آو تَنہٕ پٮ۪ٹھٕ چھُ گَری ہوا دِوان یہِ وۄنۍ چھِنہٕ دارِ وارِ چھِنہٕ أسۍ کھُلاوان کِہیٖنۍ اَمہِ سۭتۍ آو واریاہ فٲیدٕ اَمہِ پھِیَنہٕ سۭتۍ نہ چھِ مَچھِ ہیکان أژِتھ نہ مٔہۍ نہ کینہہ تہٕ بیٚیہِ چھُ گَژھان گَرم تہِ ژَلان آرام سان چھُ اَسہِ گرم ژالان کُنہِ وِزِ چھِ یِوان پٔژھۍ دَہ وۄنۍ آسہِ کٲنسہِ اَکھ کُٹھ چھِنہٕ کٲنسہِ آسان جاے زیادٕ کینہہ زٕ کُٹھ آسہٕ آسان چھِ أڑۍ شینگِتھ کِچنس مَنٛزتَتہِ چھُ ہیٹرُک تہِ گَرمی آسان تَتہِ چھِ باقیَن چیزَن ہِنز تہِ گِرٛیکھ گَرم وۄنۍ تھاوو دٲر یَلہٕ اَژِ بیٲر چیٚیہِ دۄدا وۄدا کَرِ سورُے موٚکُر سُہ تہِ مہ چَلہِ تھاوان چھِ أسۍ یَلے دٲر وارِ بند جالہِ دارِ چھِ تھاوان یَلہٕ تہٕ پھِین چھُ توتہِ ہوا دِوان تہِ چھِ دَہ نَفر ہیکان شینگِتھ کُٹِھس منٛز توتہِ دَہ نے کینہہ تہٕ ٲٹھے شۄنگَان تہٕ مگر ہوا چھُکھ دِوان فِین چھُ واریاہ اصل ییٚکیاہ مےٚ چھُ آسان راتس فِیَن یَلے یہِ چھُ مےٚ گَرم تہِ ژٔلراوان اصٕل پٲٹھۍ اصل پٲٹھۍ چھُ گَرم وَرم ژَلان أزِکۍ شُرۍ کَتہِ ہٮ۪کَن بِہتھ سٲنۍ پٲٹھۍ أسۍ ٲسۍ بیٚہوان اِتھٲے کٔنۍ گَرمس نیبٕرکَنہِ آز چھِ گَژھان پینتہِ سۭتۍ تۭر لَگان کیٛوم تہٕ اِنفٮ۪کشن گَژھان آز یَنہٕ پٮ۪ٹھ یِم فیَن آیہِ تَنہٕ پٮ۪ٹھٕ تَنہٕ پٮ۪ٹھٕ چھِنہٕ دارِ وارِ دروازٕ پیوان یَلہٕ تھاوٕنۍ کِہیٖنۍ فِیَن چھُ چَلان تہٕ نہ چھِ کیمی اَژان نہ چھُ اِنفیکشَنٕے گَژھان نہ چھُ کینہہ گَژھان تہٕ بیٚیہِ چھُ سَستہٕ تہٕ سَہول چھُ بیٚیہِ ہوا چھُ دِوان تہٕ بیٚیہِ چھُ آسان چلان آرام سان مگر گۄڈٕ اوس واریاہ عزاب اَسہِ گَژھان فِیَن ییٚلہِ نہٕ اوس آسان اوس پیوان دارِ دروازٕ تھاوٕنۍ یَلے ڈر تہِ اوس آسان کیوٚم ما اَژِ کینہہ ما اَژِ ژوٗر ما اَژِ وۄنۍ اَگر دٲر چھِ بنٛد ژوٗر کَپٲرۍ اَژِ اوٚتام اوس گۄڈٕ اَسہِ پٕہَرآسان پَتہٕ اوس آسان دارِ دروازٕ یَلہٕ اوس نہٕ ٹینشَنا وینشَنا آسان کِہیٖنۍ مگر وۄنۍ ییٚلہِ یَنہٕ پٮ۪ٹھ یہِ آو فِیَن تَنہٕ پٮ۪ٹھ چھِ آرام سان ہوا وَوا دِوان نہ چھِ اَژان کیمی نہ چھِ اَژان کِہیٖنۍ آرام سان چھِ ہوا دِوان تہٕ وۄنۍ اوس مطلب اوس یہِ واریاہ فٲیدٕ مند چھُ یہِ وۄنۍ زَن بیاکھ اَنے مےٚ ہیٖٹر اَوٕ یَنہٕ ہیٖٹَر اوٚن تَنہٕ ووٚتھ مےٚ مُصیٖبَتھ ہیٖٹَر اوٚن تَتھ چھِ کالہٕ آسان لٔنڑ دٔزمٕژ پگہہ چھُس آسان پَلیٹ فُٹمُت کٲلۍ کٮ۪تھ چھَس آسان کۄیل سَڑیمٕژ بیٚیہِ خۄدایو بِل کۭژھ بِل بِل خۄدایا کۭژاہ بِل بِلہِ بَلاے چھِ آسان وۄنۍ یَنہِ پٮ۪ٹھ بہٕ تار چھَس اَنان جوڑان چھَس کالہٕ تار پَگہہ چھِ آسان تَتھ تار لٲگِتھ صرِف چھَس بہٕ تَتھ تارٕ لاگان تارٕ لاگان کالہٕ چھےٚ اَکھ لٔنڑ آسان دٔیمہِ دۄہ کٮ۪تھان وۄنۍ نے کۄیِل چھِ سڑان تہٕ سڑان یِی پارو کَم چھَس نہٕ ہیٖٹٕے یِی پاور زِیادٕ چھُ سٔڑِتھ گَژھان چھیٚم پیوان ہیٖٹرَس تھاوٕنۍ بیٚیہِ کۭژاہ بِل اگر گٲنٹس تھاوو ساسہٕ ؤدۍ بِل چھم واتان گَرٕتہٕ پَتہٕ چھَس بہٕ ساسہٕ ؤدۍ بِل ییٚلہِ گَرٕ وٲژ تہٕ پَتہٕ کیاہ کَرٕ ژھٕ نہٕ ترٛٹھ تہٕ پَتہٕ چھُ گَژھان وۄنۍ چھس بہٕ زَن ہیٖٹرَس تھو وۄنۍ پیٚو اَتھ پٮ۪ٹھ کینٛہہ چھُ دِوان گِریَن رَٹہِ أتی گوٚو وۄنۍ شُر اُکُن دِژنَم لَنجہِ تَھپھ تہٕ پیٚو أتی موٗد أتی گَژھِ نہ سہوٗلیت ما چھِ أتی چھُ بِہُن چھُ اَتھ ہیٖٹرَس سڑان تہٕ سڑان سَختی اَنان وقتہٕ وِزِ آسہِ پوٛژھ تہٕ گژھان سٔڑۍ سٔڑۍ وقتہٕ وِزِ آسہِ کینہہ گوٚو سٔڑِتھ گوٚو بِہتھ سَڑییَس کۄیِل بیٹھٕس تار وقتہٕ وِزِ گَژھان انسان بند چھُ وۄنۍ چھُ مطلب وۄنۍ اوس لاگہٕ ووس پَلیٹہٕ تہٕ تار تہِ مِسۍ تار تہِ گژھٮ۪س آسٕنۍ أس نہٕ مِسۍ تار چھُ گَژھُن ہمساین مِسۍ تار مَنگنہِ پَتہٕ چھِ لاگٕنۍ اَتھ گۄڈٕ مِسۍ تار پَتہٕ چھِ سۄ کۄیِل اَنٕنۍ پَلیٹَن بیٚیہِ کَران تَلہٕ کَنہِ تیوٗت کرٛیہنِیار تیوٗت کریہنِیارآسان اَتھ ہیٖٹرَس تَل یُس نہٕ پَتہٕ وۄتھان چھُ کِہیٖنۍ تاوٕ سۭتۍ بیٚیہِ گَرمَس منٛز خۄدایو ہیٖٹ کۭژاہ دِوان یہِ نٮ۪بَر گَرم چھُ گَژھان ٲرکہٕ سران چھُ آسان گوٚمُت کَتہِ چھِ دران ہیٖٹرَس نِش آز بیٚیہِ کھالان پاور بلاے آبہٕ قطرٕ پِیٚو أتھی رَٹان لٔنڑ کُنہٕ وِز پییَم لٔنڑ اَتھس کٮ۪تھ تہٕ لَگہٕ أتی لٔنڑ تہِ چھِنا اَتھ تاوَن مَگر ہیٖٹَر کھوٚت نہٕ مےٚ پَسند کِہیٖنۍ باسیٚو نہٕ مےٚ اصل تَفریک اوٚن أمۍ ہیٖٹرَن تُلِتھ کالہٕ پگہہ چھُ پیوان اَتھ کَرُن لٔنڑ شیرٕنۍ گَرا لٔنڑ شیرٕنۍ گَرا ہیٖٹَر شیرُن گَرا پَلیٹ شیرُن سَختی آیَم ژۄپٲرۍ بہٕ چھَس ونان کیازِ اوٚن مےٚ یہِ ہیٖٹر تَفریک ووٚتھ اَمہِ ہیٹرٕ سۭتۍ بیٚیہِ بِلہِ بَلاے کھسان بیٚیہِ گَژھان تیوٗت کریہنیار تَتٮ۪ن